سٲنِس یُس ایریا چھُ اَتھ منٛز چھُ حظ یِوان واریاہ کیٚنٛہہ ٹریڈِشنل گیمٔز گنٛدنہٕ یِم أسۍ پَنٕنِس ایریاہَس منٛز چھٕ گنٛدان گۄڈٕنِچ حظ چھٕ یِوان تَتھ منٛز سَتہٕ لوٚنٛگ سَتہٕ لٔنٛگِس منٛز کیاہ چھٕ گژھان کٲم تَتھ چھٕ آسان حظ زٕ ٹیٖم اکھ چھُ آسن اورُک بیاکھ چھُ آسان کٔژٕ پِلیر آسن زٕ آسہِ نا ترے آسہِ نا ژور آسہِ نا پانٛژھ آسہِ نا سُہ چھُ نہٕ کران میٹر کیٚنٛہہ ییٖتیاہ آسن تیٖتیاہ اَلبتہ مطلب زیادٕ کھۄتہٕ زیادٕ گژھنۍ آسنۍ سَتھ یا شیےٚ تہٕ اَمہِ کھۄتہٕ مِنِمم تہِ اَگر آسن تہٕ اَلبتہ زٕ کھۄتہٕ علاوٕ تہٕ سہ شیٚے کھۄتہٕ سَتھ کھۄتہٕ کَم ییٚتیاہ اَتھ منٛز کیاہ چھُ پیوان گۄڈٕنیتھ چھُ پیوان دۄنونی زٕ پٔلیر چھٕ پیوان یورٕ دِنۍ یِمن بے یِمَن مطلب بیٹنٛگ آسہِ چینۍ تِمن کیاہ چھُ پیوان کرٕنۍ کٲم یِمن نہٕ بیٹنٛگ آسہِ تِمن پیوان پَتھر بِہُن پیوان زٕ نَفر تھاؤنۍ پَتھر تِم چھٕ کرن کٲم تِمن چھٕ پیوان گۄڈٕنیتھ زنٛگ کھُلاؤنہِ زنٛگ کھُلایَن پَتہٕ ییٚلہِ ہورٕکۍ ٹیٖم چھِ آسَن تِم چھِ سَتھ پلیر آسہِ نا شیٚے پِلیر آسہِ نا کٔژ پِلیر آسن تِمن چھُ پیوان تِمو زنٛگوو پٮ۪ٹھ وۄٹھ تارٕنۍ یُس نہٕ ہیٚکہِ وۄٹھ ترٲوِِتھ سُہ چھُ أتھِۍ گژھان اَوُٹ مۄکلیو گۄڈٕنیُک پروسیٖجر دوٚیِم چھےٚ پیوان کرٕنۍ کٲم پَتہٕ پیوان زنٛگے تھاؤنہِ کھلٲوِتھ تَتھ چھُ پیوان منٛزس تروُن اکھ مطلب کھور تہٕ پیوان ترُن اَپور مطلب قدم پیوان تراوُن مَگر گۄڈٕنیتھ چھُ پیوان تَتھ مطلب یُس اَسہِ کھور چھٕ آسان کھُلٲیِتھ تھایِمٕتۍ تَتھ منٛز آسان گۄڈٕ پیوان قدم تراوُن پَتہٕ آسان تَرُن اَپور کُن اَگر تَتھ منٛز کانٛسہِ سٲنِس ہۄتھ پَلوس منٛز سٲنِس کُنہِ تانَس کُن زیٖر لٔجۍ تہٕ سُہ مۄکلیو أتھۍسے تہٕ گوٚو یہِ دوٚیِم تہٕ تریٚیِم پروسیٖجَر چھُ آسان تَتھ چھ کرن کٲم تَتھ چھُ آسان زٕ کھۄر تھاوٕنۍ ہیوٚر کُن تِمو دۄیَو کھور مطلب زٕ کھور مطلب زٕ کھور مطلبا أکِس ٹیٖم میٹ سٕنٛدۍ زٕ کھور پیوان تھاؤنۍ پیوٚٹھُس پٮ۪ٹھ تَمہِ پٮ۪ٹھ چھُ پیوان پتہٕ اَپوزِٹ ٹیٖم میٹس تراؤنۍ مطلب اَپوزِٹ ٹیٖم کِس پلیرَس چھِ پیوان تراؤنۍ وۄٹھ اَگر نہٕ کٲنسہِ ہیٚچ ترایِتھ تہٕ گۄو تَتٮ۪ن سُہ اَوُٹ تَمہِ پَتہٕ چھُ تَتھ آسان تَتھ پٮ۪ٹھ تھاوُن ژور کھور ییٚلہِ پَتھر زٕ نفر آسن بہتھ یِمن پیوان یِہنٛدۍ چپنہِ کھرۍ ژور آسان تھاؤنۍ پیُٹھُس پٮ۪ٹھ تَمہِ پٮ۪ٹھ چھُ پیوان پَتہٕ اَپوزِٹ یُس مطلب ٹیٖم آسہِ تِمن پیوان تراوُن تَمہِ پٮ۪ٹھ وۄٹھ یُس اَپوِٹ ٹیٖم اَسہِ تِمن پیوان تَمہِ پٮ۪ٹھ وۄٹھ تراؤنۍ اَگر نہٕ ہیٚچھ کٲنٛسہِ تراوِتھ تہٕ مۄکلیو تٔتۍ سٕے اَوُٹ ییٚلہِ مۄکلیو یہِ سورُے پتہٕ یۄس تِمَن پلیر بچَن تِمَن چھُ پٮ۪وان پتہٕ ستہٕ لوٚنگ کرُن سارنٕے نہٕ کیٚنٛہہ أکِس پلیرَس چھِ پیوان سَتھ لوٚنٛگ کرُن یٔژ پلیر اگر تِم پلیرَن سَتھ چکر کٔرۍ أکۍسے زَنگہِ پٮ۪ٹھ مطلب اسہِ أندۍ أندۍ البتہ یِم اسہِ پتھر چھِ نا بہِتھ آسان یِم ہیٚکن پتھ کُن گٔژھِتھ یِم ہیٚکَن تٔمِس پٔتۍ کِنۍ اَتھ سۭتۍ اگر تٔمِس ٹاس آو سُہ چھُ تیٚلہِ اَوُٹ گژھان اَگر تٔمۍ مۄکلٲوۍ سَتھ لٔنٛگۍ کٔرِتھ أنٛدۍ أنٛدۍ تٔمِس گژھِ کٲم یِم تٔمَس باقی پِلیر چھِ تِم گژھَن بیٚیہِ زنٛدٕ اَگر نہٕ ِتِم سَتھ لٔنٛگۍ کٔرۍ کیٚنٛہہ یُس ہاسا اَبوزِٹ ٹیٖم چھُ تِمن دِیہِ پَتہٕ یِم اَپوزِٹ ٹیٖم یِمو گۄڈٕ بیٹِنٛگ چھٕ تِمن دِیَن پَتہٕ تِم یِتھٕے پٲٹھۍ بیٹنٛگ تہٕ دوٚیِم یۄس گیم چھےٚ سۄ چھےٚ لٔٹھۍ کہِ لوٚٹھ لٔٹھۍ کہِ لٔٹھِس منٛز کیاہ چھےٚ گژھان کٲم سُہ چھُ یِوان پِلین مٲدانَس منٛز گنٛدنہٕ تَتھ چھِ کیاہ چھُ پیوان کَرُن لٔٹھ کہِ گے سۄ یۄس مطلب سۄ چھےٚ آسان لۄکٔٹ سۄ چھےٚ پیوان تھاؤنۍ کھۄڈَس منٛز یُس لوٚٹ چھُ لٔٹھۍ سۭتۍ چھُ پیوان تَتھ ٹاس دیُن پَتہٕ پیوان دوٗر ژھٕنٕنۍ پَتہٕ یوٚت سۄ گژھِ تَتہِ پٮ۪ٹھ چھُ پیوان پِلیرَس کَرُن کیاہ آے تٔتھۍ لٔٹھِس ییٚتہِ پٮ۪ٹھ تٔمۍ تَتھ ٹاس تروو یِم چھٕ کیںٛہہ گیمہٕ یِم أسۍ سٲنس پَنٕنِس ایریاہَس منٛز چھٕ گنٛدان